یُس سٲنۍ نٔو پوٗد چھِ یِم بَچہِ چھِ تٔمِس چھُنہٕ آز زیادٕ میانہِ حِساب یہِ أڑۍ چھِ کَران یِم أنٛدرٕ گیمہٕ اِنڈور گیمٕز چھِ آسان تہٕ أڑۍ چھِ کَران تَتھی فٮ۪ور تہٕ أڑۍ چھِ کَران سُے پرٛٮ۪فَر أڑۍ چھِ کَران اَوُٹ ڈور گیمٕز اَوُٹ ڈور گیمٕز مِثالے سٲنۍ بَچہِ آز فُٹ بالس کُن زیادٕ تَوَجوٗ دِوان یا کِرکَٹس کُن چھِ زیادٕ یِم آسان لٔگۍ مٕتۍ آز فُٹ بال کِرکَٹ یا کانٛہہ چھِ بیڈمِنٹَٮ۪نس کُن زیادٕ دِوان تَوَجوٗ وارِیاہ آوُٹ ڈور گیمٕز کُن چھِ دِوان سٲنۍ بَچہِ تَوَجوٗ تہٕ اِنڈور گیمزَن کُن اِنڈور گیمٕز چھِ موبایلَن پٮ۪ٹھ یِوان وارِیاہ گِنٛدنہٕ لایک اگر أسۍ اِنڈور گیمٕز کَرو کَتھ ٹیبٕل ٹٮ۪نٕس چھِ یا ایٹ بل پوٗل چھِ یِم یا یِم گیمہٕ موبایلَس پٮ۪ٹھ چھِ أسۍ گِنٛدان لایِک پَبجی چھِ فرٛی فایَر چھِ یِمَن کُن چھِ سٲنۍ یِم بَچہِ چھِ یِمے گیمٕز چھِ تِم آز گِنٛدان إمنٕکۍ یِمے چھِ تِم زیادٕ پرٛٮ۪فَر کَران أڑۍ چھِ کَران آوُٹ ڈور گیمٕز تہٕ أڑۍ چھِ کَران اِنڈور گیمٕز یِم چھِ کَران اَتھُ واریاہ اٮ۪نجاے تَوَے چھِ یِم یِہٕے پرٛٮ۪فَر کَران یِمَے گیمٕز